سٲنِس ایٚریاہَس مَنٛز خاص کَر سرینَگر ییٚتہِ چھِ سرینَگرَس مَنٛز شَہَر یتھ أسۍ وَنان چھِ تٔتی چھُ اکھ سینما ہال یُس مَشور چھُ یتھ ناو چھُ اِنوکس مَلٹٕپلیٚکس سینما یُس سونوارِ چھُ شَہرَس مَنٛز اکھ گام تَتھ وَنان سوٚنوار تٔتی چھُ سینما زیاد تَر چھِنہٕ کَشمیٖرَس مَنٛز سینما ہال یِوان لَبنہٕ کیٚنٛہہ کُنوُہ شَتھ پیٚٹھٕ وۅنۍ گٔے کٔژتام ؤریی یَنہٕ پیٚٹھٕ سینما ہال ترٛٲوِکھ کَشمیٖرَس مَنٛز تہِ بہٕ چھَس نہٕ سینما ہال چھَس بہٕ اکہِ لَٹہٕ گٲمٕژ تور اوتراے اوتراے ییٚمہِ ساتہٕ سُہ یَلہٕ گوٚو یٔمِس سۭتۍ بہٕ پَسَنٛد چھُ مےٚ گَژھُن سُہ گوٚو فیملی سۭتۍ گَرِ کیٚن بٲژَن سۭتۍ گٔیہِ أسۍ سینما مَطلَب بٲے بارٕنۍ تِمنٕے سۭتۍ گٔیَس بہٕ سینما تمہِ ساتہٕ ٲس چَلان موٗوِی مَطلَب یوٚس فِلم تمہِ ساتہٕ ٲس چَلان سۄ ٲسۍ چَلان مَن یۅس تمہِ ساتہٕ لٲجمٕژ ٲسٕکھ سۄ مَن یۅس موٗوِی ٲسۍ سۅ چھِ مےٚ ساروٕے کھۄتہٕ خۄش موٗوِی گَژھان تہٕ ییٚمہِ ساتہٕ ٲسۍ سینما ہالَس مَنٛز گٔے پانہٕ وٲنۍ نا تمہِ ساتہٕ تہِ کوٚر اَسہِ واریاہ زیادٕ تَتہِ مَطلَب ایٚنجاے واریاہ زیاد مَزٕ لوٚگ مےٚ زیاد چھِ لَگان مَزٕ پننن مَطلَب بٲژَن سۭتۍ یِمَن سۭتۍ زیاد لَگاو آسہِ